وَعلیکُم سَلام ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ چھِو حظ ٹھیٖک پٲٹھۍ شُکُر خۄدایس کُن تُہۍ چھِوا ٹھیٖک دُعا دُعا تُہۍ چھِوا ٹھیٖک ماہِ رمضان ہے گوٚو الوداع پھیران تہِ چھُ ییٚمہِ ماہِ رمضانُک وارِیاہ آ ژٕ بیٚہہ گرے وُنہِ یتھ ماہِ رمضانُک چھُ وارِیاہ پھیران آ یِتھُے ژٕ ترکھ گرٕ أسۍ گَژھو شاپِنٛگ واپِنٛگ کَرو أسۍ عیٖذ خٲطرٕ سورُے اِکوٹے کرو اَہنہٕ مال وال گَژھو أسۍ تور تَتہِ اَکھ اَنو پَلو بیٚیہِ اَنو یُس ژوٚٹ ووٚٹ لگہِ تہٕ سۄ تہِ اَنو تورے بیٚیہِ ما آسہِ گرِکٮ۪ن خٲطرٕ تہِ اَنو اَہَنہٕ بہٕ انہٕ یِمن سارِنٕے تِم تُلہوکھ سٍتی آ تِمن خٲطرٕ تہِ اَنو شُکُر خۄدایس کُن ژٕ چھُکھا پانہٕ ٹھیٖکھ بیٚیہِ دُعا دُعایہِ خٲرا روزدر اوسکھا روزٲنی کِںہٕ نٮ۪ماز چھُکھا پران آ ژٕ وَن تہٕ مےٚ یہِ اَسہِ چھُنا یہِ پِکنِک کوٚت گَژھوعیٖذ دۄہ آ کوٚت گَژھو

گَرِکٮ۪ن سۭتۍ تہِ کَرو مشورٕ تِم تہِ نمہوکھ سٲرِی گَژھو اِکوٹے آ تُجہِ گَژھِ آسنہِ ژوٚٹ تارکھ ژٕ اورے تار ژوٚٹ اورے پانے تہٕ ژوٚل پتہٕ پَلو وِلو اَنو أسۍ پانے یِکوٹے چھُنا ٹھیٖک ٹھیٖک چھُ آ صُبحن پھیرکھ ژٕ گرٕ اَہنہٕ بیٚیہِ ژٕ ونتہٕ مےٚ یہِ مےٚ باسان أسۍ ترَو نہَ تِمن اَنو أسی اِکوٹے مےٚ باسان أسۍ گَژھو نا ییٚتے پٮ۪ٹھ گَژھو أسۍ شاپِنٛگ کَرنہِ گرٕ تہٕ گرے گَژھو سٲری چھُنا ٹھیٖک نہَ اَنُن نا اوس نہٕ کیٚنٛہہ تہٕ تتھ خٲطرٕ چھُنا ماز تہِ اَنُن سُہ تہِ اَنو نا اورے سُہ گژھِ سُہ شاپِنٛگ کَرنہِ تہِ گَژھو ہے تِم ہا نَرِ پھُٹراوان مےٚ چھِ نَرِ پھُٹراوان بنٲیتھٕے اَنو أسۍ اَنو ریٚڈی میڈٕے چھُنا ٹھیٖک بس شُکُر خۄدایس کُن تِم تہِ نِمو نا سٍتۍ أسۍ گژھو اِکوٹے اَدٕ کیٛاہ عیٖذ سالے کوٚرُکھ اوترٕ ؤہۍ ژٕتہِ نِمتھ نا بہٕ پانس سۭتۍ اَہنو أسی گَژھو نا اِکوٹے بابی بابی ٲسٕے ژھانٛڈان اَہَن حظ